اَلسلامُ علیکُم بہٕ حظ چھَس سُمبلہٕ روزان بہٕ حظ چھَس یِمَن زمیٖندارَن مُتعلِق یہِ سونٛچان تیٚلہِ حظ آسہٕ نہٕ تیٚلہِ حظ آسہٕ نہٕ بٮ۪مارِ تیٚلہِ نہٕ حظ تیٚلہِ نہٕ حظ آسہٕ نہٕ یِمَے یِمَے یِمَے وٕلٹہٕ بٮ۪مارِ کِہیٖنۍ تیٚلہِ حظ آسہٕ کران کٲم تیٚلہِ حظ ٲسِکھ کران کٲم اَتھ زٔمیٖنَس سۭتۍ حظ ٲسۍ آوُرۍ روزان آز حظ چھِ واریاہ واریاہ بٮ۪مارِ بٮ۪مارِ وَژھمَژٕ آز ہَسا چھِ واریاہ واریاہ بٮ۪مارِ وَژھمَژٕ آز ہسا اگر ہسا أسۍ محنت کَرو اَتھ زٔمیٖنَس سۭتۍ اَتھ محنت کَرو اَتھ وارِ ڈوٗرِس سۭتۍ کَرو محنت اَتھ زٔمیٖنَس سۭتۍ محنت کَرَو نہ حظ چھِ نہ حظ روزِ کَلَسٹرٛال اگر أسۍ محنت کَرو نہ روزِ کَلَسٹرٛال کُنہِ اگر ہسا أسۍ محنت کَرَو نہ روزِ تھایرایِڈ کُنہِ اگر ہسا أسۍ محنت کَرَو نہ روزِ کَلَسٹرٛال کُنہِ آز ہسا کَرَو أسۍ زٔمیٖنَس متعلِق محنت کرو أتی أتی حظ کَرو کٲم وارِ ڈوٗرِس مُتعلِق کَرو محنت اَتھ حظ لاگو اَتھ حظ لاگَو کُلۍ ژور لاگَو اَتھ اَتھ حظ لاگَو محنت کَرو اَتھ اَتھ حظ لاگو محنت کَرو اَتھ حظ کَرَو کٲم پٲشۍ پھوٚت حظ نِمہوس محنت حظ کَروس مَٹَر ڈوٗر حظ وَووس ہاکہٕ ڈوٗر حظ وَوو محنت کَرو اَکھ حظ روزِ اَتھ کُن دٮ۪ماغ آوُر بیٚیہِ نہٕ حظ پرٛیشَر نہٕ حظہ روزِ نہٕ کِہیٖنۍ کَلَسٹرٛال نہ حظ روزِ نہٕ کِہیٖنۍ اَگر حظ أسۍ محنت کَرو اگر حظ أسۍ محنت کَرَو نہٕ حظ چھِ کَمرَس روزان دود کِہیٖنۍ اگر ہسا أسۍ محنت کَرو نہ چھِ کَمرَس روزان کِہیٖنۍ دود اَگر حظ حظ اَتھ زمیٖندٲری زٔمیٖنَس متعلِق محنت کَرو أتی حظ کَرو کٲم پھل کھار کَڑوس أتی حظ کَرو محنت پھل کھار کَڑوس کَروس أتی حظ رُوَو گَنٛڈٕ ڈوٗر گَنٛڈٕ ترٛکھ حظ نیرِ أتی حظ نیرِ سبزی ترٛکھ تہِ پانَس پنٛنہِ زٔمیٖن منٛز أتی حظ نیرِ پھل ترٛکھ تہِ پنٛنہِ زمیٖن منٛز أتی حظ کَرو کٲم أتی حظ اَگر وارِ ڈوٗر کھَنَو أتی حظ چھُ روزان ورزِش گژھان زنٛگَن حظ چھِ گژھان أتی وَردِش نَرٮ۪ن حظ چھِ أتی گژھان وَردِش واریاہ واریاہ کٲم اگر زٔمیٖنَس پٮ۪ٹھ کَرو أتی حظ چھِ وَردِش گژھان أتی نہٕ حظ چھِ دٲدۍ روزان میٛادَس نہٕ حظ چھِنہٕ کُنہِ دود روزان اگر حظ أسۍ محنت کَرو کَلَسٹرٛال چھِنہٕ کُنہِ روزان اَگر اَتھ زٔمیٖنَس متعلِق أسۍ محنت کَرو نہٕ حظ چھُ بٕلَڈ پرٛیٚشَر روزان ڈاکٹر حظ چھُ وَنان بٕلَڈ پرٛیٚشَر کٲم کٔرِو محنت کٔرِو یِم دٲدۍ نہٕ حظ چھِ چھِنہٕ آسان کِہیٖنۍ تیٚلۍ کَتہِ حظ ٲے ٲسۍ یِم دٲدۍ آسان تیٚلہِ حظ ٲسۍ آسان کَران کٲم تیٚلہِ حظ ٲس محنت کران زٔمیٖنَس مُتعلِق أتی حظ ٲس کران کٲم دانہِ حظ آسہٕ لوٚنان دانہِ حظ ٲسۍ لونان پانَے أتی حظ ٲسۍ دانہِ لونان پانَے أتی حظ ٲس اَتھ زٔمیٖنَس متعلِق دانہِ چھۄمبان أتی حظ ٲسۍ اَتھ زٔمیٖنَس متعلِق تھَل رُوان پانَے أتی حظ ٲسۍ کران مَرٕد نٮ۪نٛدٕ ٲسۍ کران پانَے نہٕ حظ اوس کَلَسٹرٛال روزان نہ حظ اوس روزان یِہ ہہ یہِ تھایرایِٹ نہٕ حظ اوس تھایرایِٹ روزان کُنہِ نہٕ حظ اوس بٕلَڈ پرٛیٚشَر روزان کُنہِ نہٕ حظ اوس کَلَسٹرٛال روزان کُنہِ نہٕ حظ اوس کَمرَس دوٗد روزان کُنہِ زٔمیٖندٲری مہٕ کران محنت کران نہٕ حظ اوس کران کٲم نہٕ حظ اوس روزان میٛادَس دود کُنہِ نہٕ حظ اوس روزان تھایرایِڈ دود کُنہِ نہٕ حظ اوس روزان زَنٛگَن دود کُنہِ اَتھ ہسا ٲسۍ أسۍ محنت کران لہٰذا کٔرِتھ کٔر کٲم آز حظ أزِکۍ لوٗکھ حظ چھِ بِہِتھ بے بیٚہوان أزِکِۍ لوٗکھ چھِ بیٚہوان أزِکۍ لہ لوٗکھ چھِ آز چھِ بیٚہوان تیٚلہِ حظ ٲس دانَن بَتہٕ رَنان تیٚلہِ حظ ٲس دانَن بےٚ بَتہٕ رَنان یِم یِم دٲدۍ نہٕ حظ ٲسۍ نہٕ وُزان کِہیٖنۍ آز حظ چھِ رایسَن رَنان بَتہٕ پرٛیٚشرَن رَنان بَتہٕ یِمَن بَنٹَنَن رَنان بَتہٕ یِم دٲدۍ حظ چھِ وٕ وٕزان تیٚلہٕ حظ ٲس سٮ۪ٹھاہ سٮ۪ٹھاہ محنت کران تیٚلہِ ٲسۍ سٮ۪ٹھاہ محنت کران آز نہٕ حظ چھُنہٕ آز نہٕ حظ چھُس آز حظ چھُ مطلب یُس محنت آز کَرو آز یِم دٲدۍ وٲدۍ نہٕ حظ روزَن کِہیٖنۍ یہِ دٲدۍ روزَن نہٕ یِم دٲدۍ نہٕ حظ چھِنہٕ روزان کِہیٖنۍ اگر نہٕ محنت أسۍ کَرو وَقتَس ہسا چھُنہٕ وَقَتَس ہسا چھُنہٕ بَتہٕ آسان کِہیٖنۍ بَتہٕ نہٕ حظ وَقتَس نہٕ حظ چھُنہٕ توٚمُل آسان کِہیٖنۍ وَقتَس ہسا چھِ أسۍ گھاٹھَس پٮ۪ٹھ گژھان تَتہِ نہٕ حظ چھِنہٕ توٚمُل آسان کِہیٖنۍ لہٰذا کٔرِتھ اگر أسۍ پنٛنِس زٔمیٖنَس محنت کَرو ییٚتہِ حظ چھُ سُمبلَس منٛز واریاہ زٔمیٖن اگر أسۍ پنٛنِس زٔمیٖنَس محنت کَرو پھل کھار تہِ حظ کَڑوس ییٚتی پھل کَڑوس ییٚتی ٹیٖن تیٖلہٕ ٹیٖن تہِ حظ نیرِ ییٚتی سورٕے حظ نیرِ پنٛنہِ زٔمیٖن منٛز ییٚتی مگر محنت کَرو یِم دٲدۍ تہِ نہٕ حظ روزَن نہٕ کِہیٖنۍ دوا کھے کھے حظ چھِ میٛادٕ میٛادٕ گلان میادَس نار آسان وۄتھان لہٰذا کٔرِتھ پنٛنِسٕے زٔمیٖنَس کَرو محنت پنٛنی زٔمیٖن منٛز نیرِ کھہ پھل کھار تہِ نیرِ سورٕے نیرِ بیٚیہِ حظ گژھِ وَردِش بیٚیہِ نہٕ حظ روزَن دٲدۍ کِہیٖنۍ کُنی کَلَسٹرٛال تہِ نہٕ حظ روزِ نہٕ کُنی میٛادٕ دود تہِ نہٕ حظ روزِ کُنی یہِ ہا یہِ تھایرایِڈ تہِ نہٕ حظ روزِ نہٕ کُنی آز حظ چھِ عام طور شُگَر بٮ۪مارِ وَژھمَژٕ تہِ اگر حظ محنت کَرو تِم تہِ ہنہٕ روزِ نہٕ تِم تہِ نہٕ حظ روزَن نہٕ کُنی وَقتَس نہٕ حظ چھِنہٕ گھاٹھَس پٮ۪ٹھ توٚمُل میلان پنٛنِسٕے زٔمیٖنَس کَرَو محنت پَنٛنی زٔمیٖن منٛز نیرِ پھل کھار یہِ ہہ یہِ وارِ کَرو محنت ٲلٕو ٲلٕو کھار حظ نیرِ گَنٛڈٕ کھار حظ نیرِ رَہزمہٕ رہزما ترٛکھ حظ نیرِ وارٕ مُٹھ ترٛکھ حظ نیرِ پنٛنہِ وارِ کَرو محنت پنٛنِس زٔمیٖنَس کَرو محنت تِلہٕ گَگُل وَلو وَووس تِلہٕ ٹیٖن تہِ حظ نیرِ یہِ ہہ یہِ رَزما ترٛکھ تہِ حظ نیرِ وارِ مُٹھ ترٛکھ تہِ حظ نیرِ سورٕے حظ نیرِ پنٛنہِ زٔمیٖن منٛز ییٚلہِ حظ محنت کَروُس یِم دٲدۍ وٲدۍ نہٕ حظ روزَن نہٕ کُنی یِم شُگَر بٮ۪مارِ نہٕ حظ روزَن نہٕ کُنی میٛادٕ دٲدۍ نہٕ حظ روزَن نہٕ کُنی تیٚلہٕ حظ ٲس میٛا تیٚلہِ نہٕ حظ یِم دٲدۍ آسان آز حظ چھِ لُکھ دادیو ؤلۍمٕتۍ آز حظ چھِ لُکھ دادیو ؤلۍمٕتۍ آز حظ چھِ رُ لُکَن کَلَسٹرٛال دود آسان آز حظ چھُ لوٗکَن شُگر دود آسان آز حظ چھِ لوٗکَن بٕلَڈ پرٛیٚشَر آسان آز حظ چھِ لوٗکَن میٛادٕ دود آسان